آ حضرت یُس تُہُنٛد یہِ یُس مےٚ یہِ آرڈَر اوس پرٛوٚڈَکٹ کوٚرمُت تۄہِہ نِش یہِ اوس یہِ چھِ واریاہ بہتریٖن واریاہ چیٖز مطلب یہِ بوٗزمُت اوس تی درٛاو مطلب مےٚ وُچھ اَصٕل پٲٹھۍ کوٚر مےٚ یوٗز مےٚ گٔیے اَتھ زٕ ہَفتہٕ ترٛےٚ ہَفتہٕ یوٗز کَران واریاہ اَصٕل پرٛوٚڈَکٹ واریاہ اَصٕل کٕہٲنۍ مسلہٕ چھُنہٕ اَتھ منٛز مطلب مِکسِبلٹی ٲس اَتھ اَصٕل تہٕ بیٚیہِ اوس اَصٕل پٲٹھۍ ٹیسٹ اَتھ واریاہ واریاہ اَصٕل بہتریٖن بیٚیہِ اوس نہٕ گژھان یہِ لَمپٕز أسۍ نہٕ اَتھ بَنان واٹرَس منٛز یہِ ترٛاوان ٲسۍ یَتھ ٲسۍ نہٕ بَنان کِہیٖنۍ مطلب یُس یہِ تُہُنٛد کِرٛیٹِن چھُ بیٚیہِ مَسٕلز کِرٛیٹِن واریاہ زبردس واریاہ بیٚیہِ یُس اَمیُٚک فٕلیوَر اوس یہِ اوس بِلوٗ بیٚری یہِ تہِ درٛاو واریاہ اَصٕل مۄدُر کھَنٛڈ وَنٛڈ اوس نہٕ اَتھ منٛز باسان زیادٕ کینٛہہ یہِ اوس اَصٕل اَصٕل معموٗلی چھِ اَتھ ترٛٲیِتھ بیٚیہِ مےٚ باسان تۄہِہ چھو نہٕ اَتھ ہُہ کوٚرمُت مٮ۪لٹوڈٮ۪کسٹِن اٮ۪ڈ کِہیٖنۍ یہِ چھُ بِالکُل فرٛی مےٚ باسیٚو نہٕ کانٛہہ مطلب پَریشٲنی ییٚمِہ سۭتۍ صرف چھِ تھوڑا ترٛیش پہمَتھ لَگَان تہٕ چھِ گَژھان اَمہِ کِرٛیٹِن مونوہایڈریٹ سۭتۍ چھِ گَژھان ترٛیش چھِ لَگان اِنسانَس بِالکُل